ہیلو اَسلا علیکُم یہِ چھِ حظ کَشمیٖری وازوان ریسٹورنٹ آ بہٕ چھُس یوٗزر مینشنٔڈ یِم اوترٕ تُہُندِ پٮ۪ٹھ آڈر کَریاو تُہُند ریسٹورنٹ پٮ۪ٹھ حظ مےٚ کَرے کَباب کانتی حظ آدڑ ایڈرَس حظ کَریاو مےٚ ٹوٗ تھری فور ڈلگیٹ سری نگر فون نَمبر اوس وَن اکھ ترے ژور پانٛژھ شیٚے سَتھ ٲٹھ نو تہٕ سِفر اَہن حظ مےٚ کریاو سُہ آڈر حظ شیٚے اَگست زٕ ساس تہٕ ترُٛوُ ہَس حظ اہَن حظ مےٚ کریاو سُہ آڈر رِپیٖٹ أتھی سیم ایڈرَسس پٮ۪ٹھ مطلب ٹوپِنگٔس کٔرزِہوس تھوڑا اٮ۪کٔسٹرا مطلب کَباب کٔرزیو تھوڑا اَصٕل پٲٹھۍ تَیار تہٕ رِستن ترٲزیو تھوڑا رَس زیادٕے پَہم تہٕ رِستن ترٲزیو رَس بیٚیہِ کٔرزِہوس پیکِنگ حظ ٲس اوترٕ لوٗز روٗزمٕژ تھوڑا پیکِنگ کٔرزہوس ٹھیٖک ٹھاکے أزۍکہِ چَکرٕ تہٕ بیٚیہِ کٔرزیو تھوڑا ڈیلِور جلدی پَہم حظ آ ایڈرَس چھُ سیم تہٕ ایڈرَس چھُ سیم فون نَمبر تہِ چھُ سیم کوتاہ ٹایم لَگہِ نہ اوڈ گَنٹہٕ چھُ گژھان زیادٕ حضرت تھوڑا جلدی پَہم کٔرزیو اوٚڈ گَنٹہٕ کٔرزیو کوٗشِش چلو چلو ٹھیٖک چھ